پانٛژھ پانٛژھ سیٚہ پانٛژھ سٮ۪پٹَمبر چھِ آسان اُستادَن ہُنٛد دۄہ ژۄداہ نَومبر چھِ آسان بَچَن ہُنٛد دۄہ بیٚیہِ شَتوُہ جَنوری چھِ آسان رِپَبلِک ڈے ییٚمہِ دۄہ سون ٲیٖن چھِ بَنیومُت تہٕ پَنٛداہ سیٚہ پنٛداہ اۄگَست چھِ آسان اِنٛڈِپٮ۪نٛڈٮ۪نٕس ڈے تہِ سٮ۪کیٛا زٕ اکٹوٗبَر چھِ آسان گانٛدی جَیَنتی